ہٮ۪لو السلام علیکُم مےٚ حظ اوس ہار نیُن مگر مےٚ چھُنہٕ سُہ آز نیُن کِہیٖنۍ تہٕ مےٚ چھِ سُہ اَکہِ دۄیہِ ہفتہِ پَتہٕ نیُن کیٛازِ اَسہِ چھُ بیٚنہِ خاندَر توٚتام ہٮ۪کیٛاہ روٗزِتھ تَتہِ اَدٕ سا ٹھیٖک چھُ